بہٕ ہَسا وَنو تۄہہِ پانٛژھ نمبر یِم ہَسا دَہہِ پٮ۪ٹھ دَہَن لَچھَن تانۍ چھِ یِوان تِمَن منٛز ہَسا گوٚو گۄڈنِکُے وُہ پتہٕ ہسا گوٚو ترٛےٚ ہتھ پَتہٕ ہَسا گوٚو ژور ساس پَتہٕ ہَسا گوٚو اَکھ لَچھ پَتہٕ ہَسا گوٚو بیٛاکھ دہ دہ ساس